پَرٛوڈیٚسٹہٕ اچیٖومیٚنٛٹ یۄس ریٖسٮیٚنٹلی چھُ مےٚ مےٚ کوٚر ریٖسیٚنٹلی ٹُویٚلتھہٕ کلاس پاس فور ٲں فورٹی فایو مارکٕس آیہِ مےٚ اَوُٹ آف فایو ہنٛڈرَڈ تہٕ ایٹی نایِن پٔرسَنٹیج چھِ مےٚ تہٕ ساروٕے کھۄتہٕ بٔڑ اچیٖومیٚنٛٹ چھِ مےٚ یِہٲے تہٕ اَمہِ برٛونٛٹھ اوس مےٚ ٹیٚنتھہٕ کَلاسَس منٛز کَرے مےٚ فور ٹُویٚل تہٕ تَتھ منٛز ٲسۍ مےٚ ایٹی ٹوٗ پٔرسَنٹیج تہٕ اَلیوَنتھہٕ کَلاسَس منٛز آیہِ مےٚ فور تھٔرٹی سیٚوَن فور تھٔرٹی سیٚوَن تہٕ تَتھ منٛز تہِ ٲسۍ مےٚ ٲں ایٹی ایٚبو وٕے ٲس مےٚ پٔرسَنٹیج میٛانہِ لایفہِ منٛز یِم تہِ پرٛوڈیٚسٹہٕ اچیٖومیٚنٹٕس چھِ مےٚ چھِ یِمٔے ٹیٚنتھہِ الیوَنتھہٕ ٹُویٚلتھہِ تِکیٛازِ مےٚ چھُ ٹیٚنتھہٕ ٹُویٚلتھہٕ وُنہِ پاس کوٚرمُت اَمہِ علاوٕ چھُنہٕ مےٚ وُنہِ کیٚنہہ کوٚرمُت لایفہِ منٛز وۄنۍ چھیٚس بہٕ یَژھان ایٚنٹَرٛنٕس ایٚگزامنیشَن دیٛن ییٚلہِ مےٚ تِمَن منٛز اچیٖومیٚنٹہٕ میلہِ تہٕ سُہ ہیٚکہٕ بہٕ ؤنِتھ پَتہٕ مےٚ ہسا چھُ وۄنۍ یہِ ایٚگزام کوٚرمُت کوالِفے مَگر وُنیٛک تانۍ چھُنہٕ مےٚ ایٚگزام ایٚنٹرٛنٕس ایٚگزام کوٚرمُت کوالِفے کیٚنٛہہ مےٚ چھُ وُنہِ ٹُویٚلتھٔے پاس کوٚرمُت ٹُویٚلتھسٕے منٛز میلے مےٚ فورٹی فایو ٲں نایِن ٲں ایٹی ایٹی نایِن پٔرسَنٹیج تہٕ سۄے چھِ مےٚ پرٛوڈیٚسٹہٕ اچیٖومیٚنٛٹ